سریٖنَگرَس چھُ ژوٚوُہ گنٛٹہٕ پاوَر آسان یَتھ چھُنہٕ پاوَر زٕہٕنۍ تہِ گژھان کِہیٖنۍ نہٕ یَتھ چھِ آسان دۄہَس راتَس پاوَر لیکِن اَسہِ چھُ تَمہِ سۭتۍ واریاہ مطلب فٲیدٕ واتان ییٚلہِ نہٕ پاور گژھِ کِہیٖنۍ اَسہِ چھُ اِلٮ۪کٹرسٹی ییٚتہِ ژوٚوُہ گَنٹہٕ آسان اَسہِ چھِ ییٚتہِ پاوَر کِہیٖنۍ گَژھان پاوَر چھُ ژوٚوُہ گنٛٹہٕ آسان مگر آہِستہ آہِستہ ییٚلہِ سیٖزَن چھُ بَدلان وَندٕ ییٚلہِ یِوان چھُ ییٚتہِ سرینَگرَس منٛز تہٕ پَتہٕ چھُ وَنٛدَس منٛز چھِ پاوَر واریاہ کَم تھاوان یِم چھِ وٲرۍ تھاوان وَنٛدَس منٛز اَسہِ شامَن چھُ گژھان دۄن گنٛٹَن صُبحٲے چھُ گژھان دۄن گنٛٹَن منٛز دۄہ تہِ چھِ گَژھان اَسہِ چھُ تَمہِ سۭتۍ واریاہ پرٛابلِم یہِ گَژھان اَسہِ چھُ تَمہِ سۭتۍ اَسہِ چھُ رَنٛنَس شیٚرنَس منٛز تہِ پرٛابلِم گَژھان اَسہِ ییٚلہِ پاوَر چھُ کِہیٖنۍ آسان أسۍ چھِ واریاہ پرٛابلِم پٮ۪وان فیس کَرنہِ کیٛازِکہِ اَنہِ گَٹ چھےٚ گژھان شامَن بیٚیہِ چھُنہٕ آسان بٮ۪ٹرٛی تہِ تِتھ کٔنۍ چارٕج روزان کینٛہہ فون چھِ ڈاوُن گژھان اَسہِ اَسہِ چھِ واریاہ پرٛابلِم پٮ۪وان وٕچھنہِ تَمہِ ساتہٕ وَندَس منٛز ییٚلہِ زیادٕ شیٖن پیٚیہِ تَمہِ ساتہٕ چھِ دۄن ژۄن دۄہَن پاوَر ژَٹان کیازِ تارٕ چھےٚ ژھٮ۪نان پَتہٕ چھِنہٕ جلدی جلدی پاوَر یِوان کینٛہہ یوٗتاہ زیادٕ موسم خراب گژھِ تیوٗتاہ چھُ گژھان پاوَر اَسہِ اَسہِ چھِ واریاہ پرٛابلِم تَمہِ سۭتۍ گَژھان یا کُنہِ دۄہ اَگر ہوا چھُ کَران تَمہِ دۄہ تہِ چھِ یِم پاوَر نِوان پَتہٕ چھِنہٕ جلدی ترٛاوان کِہیٖنۍ نہٕ پاورَس پاوَر چھُ واریاہ ضٔروٗری سانہِ زِندگی منٛز اَمہِ سۭتۍ چھِ سٲنۍ زِندگی واریاہ آسان بَنان مگر ییٚمہِ ساتہٕ نہٕ پاوَر کینٛہہ چھُ آسان اَسہِ چھِ پٮ۪وان واریاہ پرٛابلِم وٕچھنہِ تَمہِ سۭتۍ اَسہِ چھِ پَرنَس مَنٛز تہِ گَژھان پرٛابلِم اَگر نہٕ پاوَر آسہِ کِہیٖنۍ اَسہِ چھِ پَرنَس منٛز تہِ گَژھان پرٛابلِم أسۍ چھِنہٕ ہٮ۪کان شمع گاشَس تَل یا سولَر لایٹہِ تَل پٔرِتھ کِہیٖنۍ اَسہِ چھُ تَمہِ سۭتۍ عجیٖب باسان تَمہِ ساتہٕ ییٚمہِ ساتہٕ نہٕ پاوَر چھُ کِہیٖنۍ آسان أسۍ چھِنہٕ ہٮ۪کان پَنٕنۍ سہوٗلیت محسوٗس تَمہِ ساتہٕ کٔرِتھ کِہیٖنۍ نہٕ اَسہِ چھِ أسۍ چھِ رایِس کُکرَس مَنٛز بَتہٕ رنان اَگر نہٕ پاوَر اَسہِ کِہیٖنۍ اَسہِ چھُ پٮ۪وان پَتہٕ گیسَس پٮ۪ٹھ رَنُن اَسہِ چھُ تَمہِ سۭتۍ تہِ پرٛابلِم گَژھان اَسہِ چھِ واریاہ پرٛا پرٛابلِم گژھان أسۍ چھِ سکوٗل بَچہِ اَسہِ چھِ پٮ۪وان صُبَحس ٹایمَس پٮ۪ٹھ سکوٗل واتُن اَگر نہٕ پاوَر آسہِ کِہیٖنۍ اَسہِ چھِ آسان وَردی پرٛٮ۪س کَرُن اَسہِ چھُنہٕ پاوَر آسان کینٛہہ اَسہِ چھِ پٮ۪وان پَتہٕ واریاہ پرٛابلِم وٕچھنہٕ تَمہِ ذٔریعہِ تہِ موبایِل تہِ چھُ ڈاوُن گَژھان اگر نہٕ پاوَر آسہِ تۭر چھِ لَگان وَندَس مَنٛز بٕلاوَر چھُ آسان وَندَس منٛز گَژھِ ژوٚوُہ گَنٹہٕ آسُن بٕلاوَر مگر ییٚمہِ ساتہٕ نہٕ پاوَر چھُ کِہیٖنۍ آسان تہٕ أسۍ چھِ تَمہِ ساتہٕ واریاہ پرٛابلِم گژھان سرینَگرَس منٛز چھُ آسان دۄہَس تہِ پاوَر راتَس تہِ پاوَر مگر ییٚمہِ ساتہٕ موسَم خراب گَژھِ یا وَندٕ یی موسَم چھُ چینٛج گَژھان تِتھ کٔنۍ چھِ یِم پاوَر تہِ چینٛج کَران پاوَر تہِ چھِ یِم بَدلاوان وَندَس کُن چھِ یِم واریاہ کَم پاوَر اَسہِ تھاوان مگر یُتھُے رٮ۪تہٕ کول چھُ یِوان تَمہِ ساتہٕ چھُنہٕ پاوَر گژھان کِہیٖنۍ تَمہِ ساتہٕ چھِ أسۍ ہٮ۪کان آرام سان پاورَس فٲیدٕ تُلِتھ اَسہِ چھِ دۄہَس آسان فین چَلان راتَس آسان فین چَلان اَسہِ چھُنہٕ کٕہۭنۍ تہِ پرٛابلِم تَمہِ ساتہٕ گژھان مگر ییٚمہِ ساتہٕ وَندٕ چھُ آسان اَسہِ چھِ واریاہ پرٛابلِم پٮ۪وان وٕچھِنۍ پاوَر یِتھ کٔنۍ یِم رٮ۪تہٕ کالہِ چھِ تھاوان تِتھ کٔنۍ ہٮ۪کَن یِم وَندَس تہِ تھٲیِتھ مگر یِم چھِنہٕ تہِ کَران برابر کِہیٖنۍ فیٖس چھِ برابر ہٮ۪وان یوٗتاہ فیٖس آسہِ تیوٗتاہ چھِ برابر ہٮ۪وان مگر پاورَس چھِنہٕ کَران یِم اورٕ یورٕ یِم چھِنہٕ بَرابر پاوَر تھاوان کِہیٖنۍ نہٕ بیٚیہِ چھِ پاورٕ سۭتۍ اَسہِ یہِ فٲیدٕ کہِ أسۍ چھِ گیٖزرَس منٛز جلدی جلدی آب وٕشنان اگر وَندَس منٛز پاوَر چھُ گژھان دۄن ترٛٮ۪ن اَسہِ چھُ پٮ۪وان تُرنہِ آبہٕ سۭتۍ بانہٕ چھَلٕنۍ بُتھ چھَلُن پَلَو چھَلٕنۍ اَسہِ چھُنہٕ ہٮ۪کان تُرُن آب بَرداش کٔرِتھ کیٛازِکہِ کٔشیٖرِ منٛز چھُ آسان ماینَس ٹیمپیچَر تَمہِ ساتہٕ اَمہِ ییٚتہِ چھُ تُلکَتُر نَلکَن لَگان اَگر نہٕ پاوَر آسہِ أسۍ چھِ اَسہِ چھُنہٕ مَچَن منٛز روزان آب گرم کِہیٖنۍ اَسہِ چھُنہٕ گیٖزرَن منٛز روزان آب گرم کِہیٖنۍ اَتھٕ چھِ پٮ۪وان ؤسِتھ تٔرنہِ آبہٕ سۭتۍ بانہٕ چھَلان چھَلان مگر اَسہِ چھِ پٮ۪وان کَرٕنۍ سۄ پرٛابلِم فیس کیٛازِکہِ ییٚلہِ نہٕ پاورٕے چھُ آسان پاوَر گَژھنہٕ سۭتۍ چھِ اَسہِ واریاہ پرٛابلِم گَژھان پاورٕ سۭتۍ چھِ اَسہِ واریاہ فٲیدٕ مِلان یِتھ کٔنۍ مطلب رٮ۪تہٕ کٲلِس چھِ آسان واریاہ گَرم مگر اَسہِ چھُ أسۍ چھِ فرٛجَس منٛز تھاوان کانٛہہ چیٖز اَسہِ چھُنہٕ سُہ خراب گژھان اگر پاوَر گوٚو دۄن ترٛٮ۪ن دۄہَن تہٕ فرٛجَس منٛز یُس سیُن چھُ آسان دۄد چھُ آسان سُہ چھُ پھَٹان اَگر پاوَر چھُ آسان فرٛج چھُ آسان چَلان اَسہِ چھُنہٕ کٕہۭنۍ تہِ پرٛابلِم گٔژھ اَسہِ روٗزۍتَن دَہَن دۄہَن تہِ فرٛجَس منٛز چیٖز سُہ چھُ آسان تیُتھُے یُتھ یورٕ ترٛوو تَتھ منٛز مگر پاوَر گَژھِ ژۄن اَسہِ چھُ واریاہ نۄقصان پٮ۪وان تُلُن اَسہِ آسہِ آیِس کرٛیٖم فرٛیٖزَر آسہِ اَسہِ اگر نہٕ تَتھ پاوَر روزِ اَسہِ چھُ گژھان نۄقصان تَتھ منٛز دُکانَس منٛز تہِ پاوَر چھُ سانہِ خٲطرٕ آو واریاہ ضروٗری یِتھ کٔنۍ اِنسان سُنٛد شاہ چھُ ضروٗری یِتھ کٔنۍ چھُ اَسہِ پاوَر تہِ ضٔروٗری پاورٕ وَرٲے چھِنہٕ سٲنۍ زِندگی کِہیٖنۍ مگر پاوَر چھُس پاوَر چھُ روزان أسۍ تہِ چھِ ہٮ۪کان اورٕ یورٕ کٔرِتھ سانہِ زِندگی بَنٲو پاورَن واریاہ آسان پاورٕ سۭتۍ چھُ اَسہِ واریاہ فٲیدٕ مگر اَتھ سۭتۍ چھُ آسان احتِیاط سان تہِ روزُن پاور یہِ اَگر آسان چھِ أسۍ چھِ ہٮ۪کان پَنٕنۍ زِندگی آسان بَنٲیِتھ أسۍ چھِ ہٮ۪کان رایِس کُکرَس منٛز بَتہٕ رٔنِتھ أسۍ چھِ ہٮ۪کان پرٛٮ۪س کٔرِتھ پَلوَن فرٛج چھِ ہٮ۪کان چَلٲیِتھ واشَن مِشیٖن منٛز ہٮ۪کان پَلو چھٔلِتھ تَمہِ سۭتۍ چھُنہٕ اَسہِ سٲنۍ لایف تہِ گژھان آسان بیٚیہِ چھِنہٕ أسۍ ہٮ۪کان بیٚیہِ چھِنہٕ أسۍ ہٮ۪کان پاورٕ وَرٲے پَنٕنۍ زِندگی وۄنۍ گُزٲرِتھ کِہیٖنۍ کیٛازِ کہِ سٲنۍ زِندگی بَنے واریاہ آسان اَمہِ پاورٕ سۭتۍ بیٚیہِ ییٚمہِ ساتہٕ پاوَر چھُ گژھان اَسہِ چھُ اَسہِ چھُ شامَس اَنہِ گوٚٹ آسان أسۍ چھِنہٕ ہٮ۪کان راتھ کیُتھ نٮ۪بر نیٖرِتھ کِہیٖنۍ اَسہِ چھُ آسان شامَس باتھ روٗم گَژھُن یا گیٹ بَند کَرُن یا بدل کانٛہہ کٲم چھِ آسان اگر پاوَر آسہِ أسۍ چھِنہٕ کھوژان ووژان کینٛہہ یُتھٕے پاوَر چھُ گژھان اَنہِ گوٚٹھ چھُ گژھان سٲرۍسٕے اَسہِ ہیٚکہِ دَب تہِ لٔگِتھ اَسہِ ہیٚکہِ پرٛابلِم تہِ گٔژھِتھ تَمہِ سۭتۍ تہٕ یُتھُے پاوَر آسہِ سٲرۍسٕے چھُ آسان گاش أسۍ ہٮ۪کو کُنہِ تہِ جایہِ گٔژھِتھ سَڑکہِ پٮ۪ٹھ تہِ چھُ آسان یِم لایٹہٕ لٲگِتھ اگر راتھ کیُتھ اِنسانَس کُنہِ ساتہٕ پَکُن پیوٚو اورٕ یورٕ پیوٚو نیرُن آرام سان چھُ اِنسان ہٮ۪کان محسوٗسٕے چھُنہٕ گژھان دۄہ چھےٚ کِنہٕ راتھ چھِ ییٚلہِ پاوَر آسہِ اَگر پاوَر آسہِ گوٚمُت اِنسان چھُنہٕ ہٮ۪کٲنی اورٕ یورٕ کٔرِتھ نٮ۪بَر نیٖرِتھ